بایِک چَلاونہٕ بروٚنٛٹھ پَزِ أکِس اِنسانَس کیٚنٛہہ احتِیاط بَرتٕنۍ یِمَن منٛز کَلَس ہیٚلمِٹ کھۄرَن بوٗٹھ اَتَھن گٕلاوُز پَزن لاگٕنۍ اَگر بیاکھ نَفر تہِ پٕتۍکِن آسہِ تٔمِس تہِ گَژھِ آسٕنۍ ہٮ۪لمِٹ کَلَس تہِ باقے چیٖز بٕرتِتھ لٲگِتھ وُۄنۍ چِھ کیٚنٛہہ قاغزات یِم اِنسانَس ضٕروٗری پَزَن سۭتۍ سۭتۍ تھاوٕنۍ یَتھ منٛز رَجٮ۪سٹرٛیٚشَن سَٹفِکیٚٹس یا لایِف اِنشورنَس قاکَد چھِ یا پُلوٗشَن سَٹفِکیٚٹ چھِ بیٚیہِ گَژھِ خاص طوٚر أکِس اِنسانَس لاسَن گٲڑۍ چَلاوٕنٕچ آسٕنۍ یِم چھِ احتِیاط تہٕ تِم دَستاویز یِم اِنسانَس پانَس سۭتۍ پَزَن تھاوٕنۍ